أسۍ چھِ ہَمیشہِ تٔہوار کَران اِکوَٹَے سیلِبریٚٹ مَناوان جٕشِن چھِ أسۍ بَناوان مِیٲنۍ گَرِکۍ چھِ سٲری أسۍ چھِ آسان پَنٕنۍ گَرِکۍ سٲری أکسٕی جایہِ سَمٲمٕتۍ پَتہٕ چھِ أسۍ کَران پنٛنِس گَرٕنَس گَرَس چھِ أسۍ گۄڈنؠتھٕے سَجاوان گۄڈنؠتھٕے چھِ أسۍ ڈُوان وغیرہ تَمہِ پَتہٕ چھِ أسۍ سِیُن وِیُٚن اَنان تمہِ پَتہٕ چھِ أسۍ سُہ رَنان بیٚیہِ چھِ أسۍ پنٛنؠن کَمرَن صفٲیی کَران اَتھ چھِ نٕو فَرٕش ترٛاوان پَردٕ چھِ لَگان زوٗل چھِ کَران یہِ پنٛنؠن بیٚنؠن یِمَن اَسہِ خانٛدَر کوٚرمُت چھُ آسان پنٛنؠن نۄشَن کورؠن چھِ أسۍ دعوت کَران پَتہٕ ییٚلہِ أسۍ دعوت چھِ کَران گۄڈٕنؠتھ ییٚمہِ وِزِ أسۍ بَتہٕ چھِ آسان شیٚرُن أسۍ چھِ گۄڈنؠتھ تش نٲر نِوان اَتھٕ پُٹھٕراونہٕ خٲطرٕ کیٚازِکہِ یہِ چھُ سُہ چھُ ییٚتِیُک کَلچَر گۄڈنؠتھ أسۍ اَتھ پُٹٕھراوو تِس کالَس ہیٚکو نہٕ أسۍ بَتہٕ کھیٚتھ کِہیٖنۍ نہٕ بَتہٕ کھؠن برونٛہہ کَرو أسۍ بِسمِہ اللہ سۭتۍ سٕٹاٹ أسۍ چھِ واریاہ سِنۍ تہِ رَنان أسۍ چھِ آسان تِیُتھ گَرٕ شوٗبان زِ زَن چھُ باسان کہِ خانٛدَر چھُ اَسہِ خانٛدَر چھُ نہٕ آسان بِلکُل کِہیٖنۍ مگر أسۍ چھِ آسان تِیوٗتاہ اَصٕل پَنُن گَرٕ سَجٲیٚمٕتۍ کیٚازکہِ تِم سانہِ نۄشہِ کورِ چھِ آسان سٮ۪ٹھاہ مُطمَیِن اَمہِ سۭتۍ زِ اَسہِ آسہِ ییٚمہِ دۄہ دعوت بیٚیہِ چھِ أسۍ پَتہٕ تمہِ دۄہ عیٖدیان تہِ دِوان تِمَن